اگر تۄہہِ اَکھ سَکسَسفُل مطلب گاڈ گژھِ تۄہہِ کھَسنہِ گاڈٕ گژھَن کھسنہِ گۄڈٕنِچی کَتھ چھےٚ گۄڈٕنٮ۪تھ گژھِ آسُن کٲم مطلب گۄڈٕنٮ۪تھٕے گژھیو تۄہہِ سُہ سامان آسُن پرٛاپَر سۭتۍ ییٚمہِ سۭتۍ تہِ تۄہہِ گاڈٕ آسنو کھالنہِ یہِ گژھِ نہٕ یہِ آسُن کیٚنٛہہ کہِ سامان آسہِ نہٕ تۄہہِ پرٛاپَر سۭتۍ کِہیٖنۍ تہٕ تُہۍ گٔژھِو گاڈ کھالنہِ تہِ چھُنہٕ چَلان کیٚنٛہہ دٔیِم چیٖز کہِ بیٚیہِ گَژھِ نہٕ تۄہہِ سۭتۍ تِم تِتھۍ نفری آسٕنۍ تِتھۍ دوس آسٕنۍ تِتھۍ مطلب قریٖبی آسٕنۍ یِم یِم زَن نہٕ کہِ تۄہہِ ساتھ دِنو توٚتَن تام اَصٕل پٲٹھۍ تۄہہِ اٮ۪نکریج کَرنو مطلب تۄہہِ وَنو وَنو کہِ تُہۍ ہیٚکِو یہِ کٔرِتھ یہِ نہٕ کہِ تھٲیِو وۄنۍ وۄنۍ ہٮ۪ککھ نہٕ ژٕ یہِ کٔرِتھ کِہیٖنۍ نہٕ نَہ تیٚلہِ ہٮ۪کَکھ ژٕ تِم تیٚلہِ ہٮ۪کہِ اِنسان اَکھ گاڈٕ کھٲلِتھ بیٚیہِ ہٮ۪کو تَتٮ۪ن اگر تُہۍ پانہٕ ؤنۍ گیٚیِو گِنٛدِو تُہۍ زَن چھِ وَنان یہِ گاڈٕ ماہو گاڈٕ ماہو تیلہٕ بَل مال خٔریٖدارو گاڈٕ ماہو گاڈٕ ماہو ساری تہٕ تُہۍ ہیٚکِو سُہ چیٖز تہِ اگر آسہِ تہٕ تَتٮ۪ن تہِ گژھیو تۄہہِ واریاہ زیادٕ واریاہ مطلب خوشی مِلیو تۄہہِ تَتٮ۪ن تہِ تہٕ بیٚیہِ کٔرِو تُہۍ سُہ مطلب تُہۍ دٔپِو کہِ أسۍ ہٮ۪کہٕ ہو کٔرِتھ أسۍ کَرو یہِ اَصٕل پٲٹھۍ تیُتھ ہیٚکِو تُہۍ یہِ کٔرِتھ تَتھ منٛز چھُنہٕ کانٛہہ تہِ شق کِہیٖنۍ نہٕ تہٕ یِم چیٖز چھِ تُہِنٛدِ خٲطرٕ واریاہ ضٔروٗری کَرٕنۍ اگر تُہۍ یِم چیٖز کٔرِو تہٕ تیٚلہِ چھُنہٕ ٹٮ۪نشَن وٮ۪نشَن کِہیٖنۍ ہیوٚن تہٕ تیٚلہِ ہیٚکِو تُہۍ یہِ آرام سان کٔرِتھ بیٚیہِ بیٛاکھ چیٖز تُہۍ گژھِو آسٕنۍ ٹٮ۪نشَن فِرٛی اگر تُہۍ گَرِ درٛایوٕ گاڈٕ کھالنہِ تُہۍ گژھِو آسٕنۍ ٹٮ۪نشَن فِرٛی تۄہہِ گوٚژھ نہٕ کانٛہہ ٹٮ۪نشَن آسُن وَنہِ دٮ۪ماغَس منٛز تَمہِ سۭتۍ ہیٚکِو نہٕ تُہۍ اَصٕل پٲٹھۍ گاڈٕ کھٲلِتھ